تِم وِہکٕلز فار ایٚگزامپٕل کارٕز بایکٕز ایٹسٹرا تٔمۍ چھِ کَران واریاہ زیادٕ پلوٗشَن ییٚمہِ سۭتۍ ٲسۍ نہٕ ییٚمہِ سۭتۍ واریاہ زیادٕ آکسِجَن چھُ خراب گژھان ییٚمہِ سۭتۍ أسۍ سانس چھِنہٕ ہؠکان سیٚود پٲٹھۍ لٲگِتھ کینٛہہ یُس اوزوٗن چھُ سُہ تہِ چھُ گژھان ڈِپلیٖٹ ییٚمہِ سۭتۍ سِکِن کؠنسَر خطرٕ چھُ آسان فار ایٚگزامپٕل اگر کانٛہہ گوٚو گاڑِ منٛز اوٗرۍ تٔمۍ سٕنٛز تٔمِس چھِ مطلب پَنٕنۍ نیٖڈٕس فُلفِل کَرٕنۍ تٔمِس پَزِ واریاہ گۄڈٕنؠتھ ڈرایورَس پَزِ پَنٕنِس سیٖٹٕس تھاوٕنۍ ٹھیٖک پَنُن ویہکٕل تھاوُن واریاہ زیادٕ ٹھیٖک اَتھ مہ چھِ کانٛہہ پرابلِم اگر پرابلِم آسہِ تٔمِس پَزِ کٲنٛسہِ نِش گژھُن تٔمِس پَزِ تٔمِس دَپُن یَتھ ؤنِو مےٚ یَتھ کیاہ پرابلِم چھِ سُہ ہیٚکہِ تٔمِس کَنٹیکٹہٕ کٔرِتھ ییٚمہِ سۭتۍ سُہ پَنٕنۍ وِہکلٕچ پرابلِم ہیٚکہِ ٹھیٖک کٔرِتھ تہٕ پَنٕنۍ پَسینجَر ہیٚکہِ آرام سان تُلِتھ تاکہِ تٔمِس تہِ وَتہِ آسٲیچ اَسہِ تہِ واتہِ آسٲیِش پَتہٕ چھِ أسۍ منٛزٕ وَتہِ گژھان گٲڑۍ بِہِتھ ییٚمہِ سۭتۍ نہٕ أسۍ ہور چھِ آسان تہٕ نہ چھُ آسان یور تَمہِ سۭتۍ چھُ واریاہ زیادٕ نۄقصان واتناوان اِسی لیے چھَس بہٕ کَران اپیٖل ہر کٲنٛسہِ اگر کٲنٛسہِ پَنُن ویہکٕلس آسہِ کانٛہہ پرابلِم سُہ پَزِ تٔمِس أکِس کٲنٛسہِ نِش نیوٗن یُس سۄ مطلب سَمبالَن آسہِ تٔمِس پَزِ تَمیُک مطلب اَصٕل پٲٹھۍ خاص خیال تھاوُن باقٮ۪س تہِ گژھِ نہٕ نۄقصان واتُن تہٕ پانَس تہِ گژھؠس نہٕ نۄقصان واتناوُن کینٛہہ شُکریہ